ییٚلہِ أسۍ ٲں مطلب کیٚنٛہہ گارڈنَس منٛز کیٚنٛہہ ٹرٛی آسیٚن ترٛٲیمٕتۍ یا کیٚنٛہہ پلانٹٕس لۄکٹی لۄکٹی کیٚنٛہہ پوشہٕ کُلہ ووشہٕ کُلہ پَتہٕ ییٚلہِ أسۍ تِمَن واریاہ محنت چھِکھ کَران آب چھِکھ دۄہے دۄہے دِوان اصٕل پٲٹھۍ کَٹٲے وَٹَٲے کَران پَتہٕ ییٚلہِ تِم پھہلیٛامِتۍ چھِ نا آسان أسۍ چھِ واریاہ زیادٕ خۄش گژھان سٲری گَھرِکۍ موج تہِ چھِ خۄش گَژھان بہٕ تہِ گَژھہٕ خۄش میٛانہِ بیٚنہِ تہِ گژھیٚن خۄش دَپیٚن وَلہٕ سٲنۍ محنت کھٔژ توتہ بوٚٹھ کُن اسہِ کوٚر کیٚنٛہہ مَطلب خوشی چھِ واریاہ گَژھان ییٚلہِ پَتہٕ أسۍ پَنُن گارڈٕن چھِ وُچھان اصۭل سَجیٛامُت أسۍ چھِنہٕ اَکثَر زیاد تَر گھرِ کَران کیٚنٛہہ أسۍ چھِ کَران زیادٕ تَر مطلب وارِ منٛز نٕے أسۍ چھِ وارِ منٛزٕے لاگان ٲں سایڈَس تِم کُلۍ تہٕ پَتہٕ چھِ تِم آسان کھٔتۍ مِتۍ پَتہٕ چھِ مطلب تِم چھِ آسان واریاہ زیادٕ آسان سَجان زَبردَست آسان سَجان أسۍ چھِ پَتہٕ واریاہ خۄش گژھان پَتہٕ چھِ أسۍ تِمَن فوٹو تُلان کھالان سِٹیٹَس پَتہ چھِ سٲری وَنان یِم کیٛاہ کوٚروٕ تۄہہِ تۄہہِ کتھ کٔنۍ کوٚروٕ یِمَن پَتہٕ چھِ أسۍ تِمَن تہِ وَنان اسہِ کیٛاہ کوٚر اسہِ أنۍ گۄڈٕنیٚتھ کُلۍ پَتہٕ کیٛاہ کوٚرکھ ٲں سٲرٕے پرٛو وَنہوکھ پرٛوسیٚٮس کیٛاہ کٔر اسہِ تہٕ پَتہٕ چھِ تِم تہِ لَگاوان پَتہٕ تَمہِ سۭتۍ چھِ واریاہ سَجان پَتہٕ چھِ أسۍ مطلب خۄش چھِ گژھان اَمہِ موٗجوٗب کہِ سٲنۍ محنت کھٔژ بوٚٹھ